ییمہِ ساتہٕ اسہِ تُلٕر ٹوٚپھ چھِ دِوان تمہِ ساتہٕ چھِ أسۍ گۄڈنیٚتھِے شراپٕچ انان تمہِ سۭتۍ چھِ رب کران تمہِ پتہٕ چھِ أسۍ کوٚنڈ کران تمہِ پتہٕ چھِ أسۍ دۄد زٮ۪ل کٲشر دۄد زٮ۪ل متھان اگر نہٕ سۄ آسہِ ایٚولیبٕل تیٚلہِ چھِ ہیٚکان کٲشُر گیو ٲسۍ مٔتھتھ بییٚہِ تہِ چھِ امہِ ورٲے واریاہ کٲشر عٮ۪لاج یِمو سۭتۍ أسۍ امہِ ٹۄپہِ نِش بٔچِتھ چھِ ہیٚکان امیُک زہر زہر پھہلنہٕ نِش چھِ أسۍ ہیٚکان بٔچِتھ